وٕنکیٚنَس یِم ٹاپ کَنسٲن چھِ ہیٚلتھ رِلیٹِڈ کٔشیٖر مَنٛز تٕمو مَنٛز چھِ وٕنکیٚنَس سارویو کھۄتہٕ زیادٕ اَگر أسۍ وٕچھو سُہ چھِ ایٚنٛزایٹی یوٗتھَس منٛز یہِ ہیٚکو أسۍ وٕچھو اَمیُک فیٚکٹَر اَکھ چھِ یُس ڈرٛگ سِسٹَم چھُ ییٚتہِ تہٕ بیٛاکھ چھُ اَمیُک یِتہِ کہِ وٕنکیٚنَس یُس ایٚجُکیشَن پالسی چھِ امہِ کہِ وَجہ سۭتۍ تہِ چھِ وٕنکیٚنس واریاہ ڈِپریٚشَن ایٚنٛزایٹی لوٗکَن منٛز کیازِ کہِ ییٚلہِ واریاہ اَن ایٚمپلایمینٹ واریاہ زیادٕ پاوَرٹی آیہِ ییٚلہِ واریاہ زیادٕ لوٗکھ محنت کٔرِتھ تہِ فیل چھِ گژھان ییٚتہِ کٔشیٖر منٛز تہٕ پَتہٕ چھِ یہِ سورُے کینٛہہ گژھٲنی ڈایبِٹیٖز ڈایب اگر ونکیٚنَس أسۍ وُہ لوٗکھ نِمو وُہَن منٛز آسہِ أکِس نَتہٕ أکِس ضوٚروٗر ڈایبِٹیٖز بٕلَڈ پریٚشَر چھُ یوٗتاہ رایز گوٚمُت کہِ ہر گَرَس منٛز چھِ اَکھ زٕ پیشَنٛٹ بٕلَڈ پرٛیٚشرِک تہٕ بیٚیہِ کیٚن کیٚنسَر کیٚنسَرَن ہٕنٛدۍ چھِ واریاہ وٕنکیٚنَس پیشَنٛٹ آسان چاہے پَتہٕ سُہ لَنٛگ کیٚنسَر پیٚنکِرٛیاٹِک ہَر ٹایپٕکۍ کیٚنسَر گامیٚنٛٹ مَطلَب ہیٚلٕتھ کِیَر یُس یہِ آرگنایزیشَن چھِ گامنٹ چھِ یِمَن گَژھِ اَتھ پیٚٹھ رِسٲچ کَرٕنۍ کہِ اَتھ کیاہ وَجہ چھِ تہٕ اَتھ کَم کَرنٕچ گَژھن تِم ترقیٖب کَڑِیہِ تہٕ بیٚیہِ گَژھن ییٚتہِ چھِ یوٗتھ ووٗتھ اَوَن واریاہ اَصٕل کَوسِلِنٛگ مِلٕنۍ تاکہِ یِم گژھن نہٕ ڈِپرٛیٚس گژھن نہٕ کِہیٖنۍ